آ اکثر چھُ مےٚ روزان کَنفیوٗجن یی کہِ بہٕ کیٚاہ کَرٕ ڈرا بہٕ کیٚاہ چیٖز بَناوٕ مَگر ییٚلہِ بہٕ وُچھان چھَس لیٚنٛڑسِکیٚپٕس یا اَلگ اَلگ قۄدرٔتی چیٖز چھَس بہٕ وُچھان جیسے کہِ کُلۍ چھِ آب چھُ یا اِنسان تہِ چھِ مطلب قۄدرٔتی آسان تہٕ مےٚ چھُ یِوان مَزٕ یِمے چیٖز بَناونَس یِمے لیٚنٛڑسِکیٚپ بَناونَس یِمن منٛز سر سَبٕز باغ با بال آسن تہٕ نٔدیہِ آسنکھ بٔنۍ کِنیٚتھ وَسان یِمن پٮ۪ٹھ آسمان صاف آسہ نیٚوٗل آسمان آسہ تہٕ آفتاب آسہ چمکان تِتھ پٲٹھۍکہِ یِتھ پٲٹھۍ أچھن تَمِچ رے پیٚوان چھِ تہٕ تِم چھِ پریٚزلان تہٕ مےٚ چھُ واریاہ زیادٕ خۄش گژھان یِم چیٖز بَناوٕنۍ یِم زیادٕ تر قۄدرَتَس سۭتۍ رِلیٚٹ آسن تہٕ بیٚیہِ چھس بہٕ بَناوان اکثر لُکن ہٕنٛدۍ سِکیٚچ یِم مطلب مےٚ پرٮ۪تھ کانٛہہ اِنسان چھُ خوٗبصوٗرَت کٕہٕنۍ اکھ چھُ نہٕ یہِ چھُ اللہ تالہ سٕنٛز قۄدرت آسان اللہ تالہ چھُ اَلمُصور سُہ چھُ پرٮ۪تھ کانٛہہ شکٕل پٔرفیٚکٹہٕ بَناون وول تہٕ مےٚ چھُ خۄش لَگان ییٚلہِ بہٕ اِنسانَن ہٕنٛز شکٕل چھَس تہٕ تِہنٛز تصویر چھَس بَناوان تہٕ بیٚیہِ چھَس بہٕ قۄدرٔتی تصویر بَناوان تہٕ بیٚیہِ یِمن زَن وَنان چھِ ڈی آیۍ ویز تِم تہِ چھِ مےٚ یِوان مَزٕ بَناونَس پَنُن گرٕ سجاونَس یِِمو چیٖزو سۭتۍ یِمو چیٖزو سۭتۍ چھُ پَنُن آ مطلب اکھ دِل چھُ خۄش گژھان تہٕ بیٚیہِ چھُ گرٕ شوٗبوُن ہیٚو روزان تہٕ یِم چیٖز گژھن کرٕنۍ یِمو سۭتۍ خوشی آسہ مِلان یم چیٖز گژھن کَرٕنۍ یِمو سۭتۍ چھُ پانَس تہِ اکھ بوٗسٹہٕ ہیٚو مِلان تہٕ مےٚ چھُ خۄش گژھان یِم چیٖز بَناوٕنۍ تہٕ پٔٹِکیٚولر سبجیٚکٹ چھُ نہٕ مےٚ کانٛہہ یا تھیم چھُ نہٕ مےٚ کانٛہہ مےٚ چھُ مےٚ چھُ مَزٕ یِوان پرٮ۪تھ کُنہِ چیٖزس پرٮ۪تھ کُنہِ تھیٖمَس پٮ۪ٹھ ڈرایِنٛگ کرنَس